السلام عليكم ورحمة الله وبركاته بہٕ چھس فضا جان تہٕ آز ونہو تۄہہِ بہٕ پنٕنِس أکِس نۄقصان منٛد چیٖزس مُتعلق یُس زن مےٚ حالہٕ حالٕے سٮ۪ٹھاہ درٛوگ اوٚن مٔلۍ تتھ چھُ ناو بوٗٹھ سُہ اوٚن مےٚ حالہٕ حالٕے واریاہ درٛوگ ریٹس تہٕ سُہ چھُ میانٮ۪ن کھۄرن سٮ۪ٹھاہ نۄقصان واتناوان سُہ پٮ۪و مےٚ بہن شیٚتن تہٕ تیوٗتاہ لیہِ ہا نہٕ سُہ کینٛہہ تیٚمۍ چھُ میانٮ۪ن کھۄرن مٕسلہٕ تُلمُت ییٚلہِ بہٕ پکان چھس سُہ چھُ میانٮ۪ن کھۄرن لگناوان تہٕ مےٚ چھُ واریاہ اِزا واتان سُہ چھُ سٮ۪ٹھاہ نۄقصان منٛد چیٖز مےٚ اوٚن نہٕ سُہ وٕچھِتھ اگر بہٕ وٕچھٕ ہا تیٚلہِ انہٕ ہا نہٕ بہٕ کینٛہہ وۄنۍ تور مےٚ فِکرِ زِ ہر کانٛہہ چیٖز گژھِ وٕچھِتھ انُن تہٕ لٲگِتھ انُن اگر تٔتھی لاگہٕ ہو تہٕ وٕچھ ہو یہِ مہ واتنایہِ مےٚ نۄقصان تیٚلہِ انہٕ ہاو نہٕ کینٛہہ وۄنہِ آسہٕ بہٕ ہر کانٛہہ چیٖز وٕچھتھ انان تہٕ گۄڈٕ آسہٕ لاگان ادٕ آسہٕ انان سُہ چھُ واریاہ نۄقصان منٛد چیٖز تہٕ تٔمہِ واتناو میانٮ۪ن کھوٚرن سٮ۪ٹھاہ نۄقصان تہٕ بہٕ چھس نہٕ وۄنۍ سُہ لاگان اسلیے گوٚو مےٚ تٔمۍ سۭتۍ پونسن تہِ نۄقصان تہٕ کھۄرن تہِ نۄقصان